بہٕ چھُس یژھان کٲشُر لیٚکھُن زیادٕ کھۄتہٕ زیادٕ کیازِ یہِ چھِ اسہِ مادٕرۍ مادٕرۍ زَبان اور یہِ لیٚکھنہٕ سۭتۍ گژھہِ سٲنۍ مادٕرۍ زَبان میلہِ فروخَت امہِ سۭتۍ میلہِ سانہِ سوسایٹی منٛز اَکھ رنٛگت تمہِ سۭتۍ گژھہِ یُس یہِ سوٗن کٲشُر لیکھُن چھُ یہِ گژھہِ نہٕ اسہِ مٔشِتھ کیٚنٛہہ بہٕ چھُس پننہِ سوسایٹی خٲطرٕ یہِ یژھان وَنُن کہِ تِم لیکھِن زیادٕ کھۄتہٕ زیادٕ کٲشُر تِم ہیٚچھِن زیادٕ کھۄتہٕ زیادٕ لیکھُن کٲشُر کیازِ یہِ چھِ اسہِ مادٕرۍ زَبان یہِ مٔشِتھ گژھنہٕ سۭتۍ گَژھہِ سٲنۍ نٔو ذُریات یۄس چھِ یہِ تِم ہیٚکٮ۪ن نہٕ پتہٕ کٲشُر نہ کٔرِتھ تہٕ نہ لیٚکھِتھ